ہیٚلو اسلام علیکُم وعلیکُم سَلام ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک حظ بہٕ حظ اوسُس یہِ فیضان چھَنہٕ حظ یہِ تُہۍ چھُو نہَ حظ یہِ گُل میٚموریا تُہۍ چھُو نہَ حظ گُل میٚموریل ٹٹوریَلَس ٹیٖچَر چھُو نہَ حظ آ مےٚ حظ اوس مےٚ حظ اوس اَتہِ نیُک پَرَان فیضان سُہ حظ چھُ پَران فٔسٹس سُہ چھِ وُنہِ دۄدٕے چٮ۪وان آ آ تٔمِس حظ ٲسۍ یہِ مطلب تٔمِس چھِ خبر کیٛاہ تٔمِس حظ چھِ کَرناوُن سُہ تہٕ تہِ چھِ مےٚ تہِ پَیی تٔمِس چھِ کَرناوُن سُہ البتہ تٔمِس اوس تھوڑا دود پمپِنگ خٲطرٕ اوس تٔمِس اَکھ زٕ دۄہ لیٖو ضروٗرت مےٚ کَریومو تۄہہِ اَمی موٗجوٗب فون تہٕ تٔمِس دِیِو تُہۍ لیٖو تٔمِس چھُ پَمپ کَرناوُن

اَہَن حظ تہِ حظ چھِ پےَ اَہَن حظ اہَن حظ اَہَن حظ تہِ حظ چھِ پےِ یِمَن چھُ سیٚلبَس اِنکَمپُلیٖٹ البتہ أمِس چھِ پَمپ کَرناوُن تہِ ضروٗری کیٛازِکہِ تمہِ وَرٲے ہیٚکو نہٕ أسۍ روٗزِتھ کیٚنٛہہ أمِس چھِ سُہ ضروٗری مطلب أمِس چھِ وَنے حظ تُہٕنٛز تُہٕنٛز گژھِ نہَ حظ تھوڑا مُشکِل أمِس چھِ مطلب وُنہِ لۄکٹُے ترٛاوُن زیادٕ بوٚڈ ہیٚکہِ نہٕ أمِس گٔژھِتھ کیٚنٛہہ أمِس چھِ لۄکٹُے اگر أمِس پَمپ کَرِ سُہ گَژھِ أمِس تھوڑا بَرداش ہُتھٕ پٲٹھۍ زیادٕ بٔڈۍ تِم حظ گَژھِ ہول پَتہٕ گَژھٕنۍ سُہ گژھِ نہٕ حظ روزُن میٖڈیَمٕے پَتہٕ توَے اَہَن حظ اَہَن حظ تُہۍ حظ کٔرِو یہِ کہِ اَتھ چھَنہٕ حظ آ دۄنٕے دۄہَن حظ گۄڈنِکۍ دۄہ آسہِ یہِ گَرے أمِس چھِ گۄڈنِکۍ دۄہ تھوڑا کٲم کَرِ تَتھ خٲطرٕ نِمن بہٕ یہِ تور پَمپ کَرناونہِ البتہ تَتہِ آسہِ تَتہِ آسہِ نہٕ تِژھ پانَے حظ تُہُنٛد تُہُنٛد گژھِ نہٕ حظ تھوڑا مُشکِل تُہٕنٛدِ سٍتۍ بَڈِ أمِس گژھِ أمِس زیادٕ بوٚڈ زیادٕ مہٕ حظ گژھِ بَڈُن سۄ گژھِ روزُن برابر درمیانَس منٛز اگر أمِس سُہ بوٚڈ گوٚو پَتہٕ وَسہِ تتھ کانٛہہ تہِ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حٕظ اَدٕ حظ ٹھیٖک